مطلب ٲں بہٕ چھَس مےٚ چھُ بَنٲومٕژ بہٕ چھَس زیادٕ بَناوان فِرِنۍ فِرِنۍ چھُ چھَس بہٕ بَناوان سنیکسَن منٛز تہِ سُہ چھُ کشمیٖری فِرِنۍ چھُ مطلب مشہوٗر ٲں مطلب مےٚ باسان واریاہ مطلب ہندوستانَس منٛز تہِ چھِ مطلب سۄ مشہوٗر یِوان ماننہٕ کَشمیٖرَس منٛز یۄس فرِنۍ چھِ بَناوان زَن ٲں تَتھ منٛز کیاہ چھُ وۄنۍ کَرو بہٕ تۄہہِ سُہ ریٚسِپی تہِ مطلب شِیر یا مطلب تَتھ چھِ وَنان کَشمیٖری پٲٹھۍ شِیر اَتھ چھِ وَنان کہِ تُہۍ تہِ کَرو بہٕ شٲمِل تَتھ منٛز ریٚسِپی منٛز گۄڈٕنیٚتھٕے چھُ اَنُن دۄدھ دۄدھَس چھِ دِنۍ گرٛیٚکھ دۄدھَس دۄدھَس چھِ دِنۍ گرٛیٚکھ تہِ مطلب تَتھ گوٚژھ اصٕل پٲٹھۍ گرٛیٚکھ یِنۍ دِنہٕ تاکہِ دۄدھ گوٚژھ نہٕ پھَٹُن وَٹُن کیٚنٛہہ تَمہِ پَتہٕ چھُ تَتھ ترٛاوُن ترٛاوٗو أسۍ تھوڑا مطلب پَننہِ مطلب ییٚمہِ حِساب مطلب یوٗتاہ اسہِ خۄش کَرِ ٹیسٹہٕ یا یوٗتاہ اسہِ مَزٕ آسہِ لَگان مطلب کھَنٛڈَس کیٛازِکہِ کھنٛڈ چھُنہٕ زیادٕ کران لوٗکھ ٲں مطلب زیادٕ نہٕ کھیٚوان کیٚنٛہہ کیازِ کہِ آز چھُ وُنکیٚس چھُ شُگَر سارنٕے بِچاریٚن مطلب مٔریض چھِ شُگَرٕکۍ شُگرٕکۍ مٔریٖض چھِ آز سٲری تہِ مطلب أسۍ چھِ اسہِ چھُ تیُوتے کھَنٛڈ ترٛاوُن یوٗتاہ ٲں مطلب لایٹٕے چھُ کَمٕے کھَنٛڈ چھُ ترٛاوُن کیٛازِکہِ کھنٛڈ تہِ چھُ کھَرٲنی ؤنۍ زیادٕ یِتھ کٔنۍ نوٗن تہِ نوٗن چھُ توتہِ اِنسان ہیٚکان کھیٚتھ بَرابَر یا یِمَن بِچٲریٚ بٕلَڈ پرٛیشَر چھُ تِم چھِنہٕ کھیٚوان کیٚنٛہہ مگر کھَنٛڈ چھُ تھوڑا کھَرٲنی زیادٕ کھیٚون اگر وۄنۍ فِرنہِ چھُ وۄنۍ توتہِ ٲں مطلب ٹھیٖک ٹھاک کھَنٛڈ ترٛاوُن تَتھ منٛز ترٛاوٗو أسۍ کھَنٛڈ بیٚیہِ ترٛاوٗو سٲری ڈرٛاے فرٛوٗٹ کاجوٗ کِشمِش کاجوٗ ترٛاوٗو پھٕٹرٲوِتھ یِتھ پٲٹھۍ بادَم گوجہِ ترٛاوٗو پھٕٹرٲوِتھ پھٕٹرٲوِتھ تہِ مطلب گژھہِ تَتھ پَتہٕ دِمو تَتھ گرٛیٚکھ بیٚیہِ مطلب یِتھ کٔنۍ یُس یہِ ڈرٛاے فرٛوٗٹ تہِ ڈرٛاے فرٛوٗٹ تہِ یِم کھنٛڈ چھِ سُہ رَٹہِ تھوڑا مَزٕ دۄدھَس منٛز رَٹہِ سُہ مَزٕ اَمہِ پَتہٕ ییٚلہِ وۄنۍ اَتھ گرٛیٚکھ یی تَمہِ پَتہٕ چھِ اسہِ مطلب سوٗجۍ نِمو أسۍ ییٖتِس کالَس چھِ اسہِ تھاوٕنۍ سوٗجۍ مطلب ییٖتِس کالَس یِم چیٖز گژھَن نا سوٗجۍ ہیٚکو أسۍ اَکھ پیٛالہٕ نِتھ سُہ تھاوٗو تانۍ أسۍ آبَس منٛز ترٛٲوِتھ یِیٖتِس کالَس اَتھ یہِ گژھہِ ٹھیٖک مطلب سُہ چھُ تھوڑا نَرمان تَمہِ سۭتۍ بیٚیہِ ترٛاوٗو أسۍ دۄدھَس منٛز ہیٚکو أسۍ ترٲوِتھ قٔہوٕ ٲلہٕ زٕ ترٛےٚ تہٕ تمہِ سۭتۍ چھُ تھوڑا مُشک گژھان اصٕل تَمہِ پَتہٕ ییٚلہِ وۄنۍ یہِ گژھہِ نا تھوڑا یَپٲرۍ یہِ گرٛیٚکھ سٲرسٕے قٔہوٕ ٲلہٕ مُشک تہِ نیرٕ تھوڑا تَمہِ پَتہٕ ٲں اَنو أسۍ یہٲے سوٗجۍ سوٗجۍ ترٛاوٗو أسۍ یَتھ منٛز دۄدھَس منٛز اَتھ مطلب کَمٕے کَمٕے کَمٕے کَمٕے کٔرِتھ یَپٲرۍ چھِ مگر اَتھ دیُن واریاہ یہِ مطلب یہِ کھَلَن چھِ دِنۍ سۭتۍ سۭتۍ تاکہِ ٲں ٲں یہِ گژھہِ نہٕ مطلب یہِ گوٚژھ نہٕ لارٕنۍ فرِنۍ کیٚنٛہہ تَلہٕ مطلب ژٔکِس یا کیٚنٛہہ ییٖتِس کالَس دِمو جلدی جلدی کَم کَم کَم کَم مطلب دِمو اَتھ یہِ گوٗل گوٗل یہِ مطلب پھِرَن پھِرَن دِمو اَتھ فِرنہِ تہِ ییٖتِس کالَس أسۍ یہِ گژھہِ تیٖتِس کال پَتہٕ چھِ اَتھ تھوڑا سُہ کَم کَم مۄٹراوُن تہِ بَنے پَتہٕ ہیٚکو سٔرٕو کٔرِتھ یَتھ پٮ۪ٹھ پَلیٹَن پٮ۪ٹھ چھِ ترٛاوٕنۍ پٮ۪ٹھ ترٛاوہوٗس تھوڑا خَش خاش یا کیٚنٛہہ تہِ بَس مۄکلے